اَسَلامُ علیکُم بہٕ حظ چھَس تٕہٕنٛز پرٛٲنۍ اَکھ کَسٹمَر اَسہِ حظ ٲسۍ بَس اَکھ ضوٚروٗرت اَسہِ حظ چھُ گژھُن پہلگام اَسہِ دِیِو حظ تھوڑا سا ڈِسکاوُنٛٹ أسۍ حظ چھِ ییٚمہِ پھِرِ تہِ گژھُن آسہِ أسۍ حظ چھِ تۄہی سۭتۍ گژھان یہِ حظ آسہِ تٕہٕنٛز مہربٲنی شُکریہ